حِساب یُس زَن چھُ یتھ زَن أسۍ انٛگریٖزۍ پٲٹھۍ میتھ چھِ وَنان سُہ اوس مےٚ ژاٹہٕ حالَس منٛز خوشوُن خوشوٕنۍ کِتاب تہِ بہٕ اوسُس اَوٕ کِنۍ یہِ زیادٕ پَسنٛد کَران تِکیٛازِ اَتھ منٛز اوس مےٚ بَڑٕ مَسرت گژھان ییٚلہِ زَن أسۍ یِم سوال ٲسۍ حل کران تہِ اَوٕ موٗجوٗب اوس مےٚ یہِ محبوب سبجَکٹ اَتھ سُہ ژاٹہٕ حالَس منٛز